اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہ أسۍ حظ چھِ کُپوارہ ٹاوُن پٮ۪ٹھ سون ٹاوُن چھُ یِوان کۄپور کُپوٲرِس اَندَر چھِ اَکھ لایبرٔری موٗجوٗد ڈی سی آفِس کُپوارہَس نِش تَتھ لایبرٔری منٛز حظ چھِ واریاہ کِتاب تَتہِ چھُ واریاہَن حٔس قٕسمَن ہٕنٛز کِتاب یُس یِم آیہِ کِتاب ییٚژھِ پَرُن سُہ ہیٚکہِ تَتہِ پٔرِتھ یِتھ کَنۍ اگر کانٛہہ شاعری شعرو شاعری ہُنٛد شوقیٖن آسہِ سُہ ہیٚکہِ تَتہِ مُختلِف شٲعریٚن ہٕنٛز کِتاب پٔرِتھ یِتھ کَنۍ مشہوٗر اَکھ شٲعر چھُ علامہ اقبال رحمتُہ اللہ علیہ تِمَن ہٕنٛز کِتاب تہِ چھِ تَتہِ موٗجوٗد سُہ ہیٚکہِ تِمَن مُطالعہ کٔرِتھ یِتھٕے پٲٹھۍ واریاہ غزل کِتاب تہٕ تمہِ علاوٕ کانٛہہ اگر ییٚژھِ ناوَل پَرُن ناوَل ہٕنٛز کِتاب تہِ چھِ تَتہِ موٗجوٗد تمہِ علاوٕ کانٛہہ سٹوڈنٹ اگر کُنہِ ایٚگزامَس خٲطرٕ آسہِ پرٛٮ۪پریشَن کَران تہٕ تَتھ ایٚگزامَس خٲطرٕ یہِ تَس اِنفارمیشَن آسہِ ضوٚرَتھ سُہ اِنفارمیشَن حٲصِل کَرنہٕ خٲطرٕ یِم تہِ کِتاب تَتھ ضوٚرَتھ آسان تِم کِتاب چھِ سارے چھِ تَتہِ دٔستِیاب تہٕ سُہ ہیٚکہِ تور گٔژھِتھ سُہ ہیٚکہِ تِم کِتابَن ہُنٛد مُطالعہ تَتہِ کٔرِتھ تہٕ سُہ ہیٚکہِ آرام سان تَتہِ تِم کِتاب وٕچھِتھ تہٕ پٔرِتھ فار ایٚگزامپٕل اگر کانٛہہ میڈِکَل فیٖلڈُک چھُ بَچہٕ چھِ تہٕ سُہ ہیٚکہِ ساینَسُک کِتابَن ہُنٛد مُطالعہ کٔرِتھ تہٕ ساینَس واریاہ کِتاب چھِ تَتہِ موٗجوٗد سُہ ہیٚکہِ آرام سان تور گٔژھِتھ سُہ حظ ہیٚکہِ تِمَن ہُنٛد مُطالع کٔرِتھ ایِتھٕے پٲٹھۍ ہِسٹِرٛی کِس بارَس منٛز تہِ چھِ واریاہ کِتاب چاہے سُہ وٲرلڈٕ ہِسٹری چھِ یِتھ کٔنۍ أسۍ پَتہ چھِ ورلڈ ہِسٹری چھِ واریاہَن ایٚگزامَن ہٕنٛدۍ خٲطٕر تہٕ تمہِ علاوٕ تہِ ضروٗرت تہٕ سُہ ہیٚکہِ وٲلڈٕ ہِسٹری تہِ تَتہِ پٔرِتھ تمیُک مُطالعہ ہیٚکہِ کٔرِتھ اِنفارمیشَن تٲلیٖم ہیٚکہِ حٲصِل کٔرِتھ تمہِ علاوٕ وٕچھو ہِندُستانٕچ ہِسٹری چھِ تَتھ پٮ۪ٹھ چھِ واریاہ زیادٕ زیادٕ کِتاب آمژٕ لیکھنہٕ تٔمۍ کِتاب تہِ چھِ تَتہِ اٮ۪ویلیبٕل تِم سٲری رِکارڈ چھِ تَتہِ اٮ۪ولیبٕل سُہ ہیٚکہِ تٔمۍ تہِ پٔرِتھ اَمہِ علاوٕ جِیوگرافیہ چھُ پُلٹِکٕس چھُ پرٛٮ۪تھ کُنہِ پٮ۪ٹھ چھِ کِتاب تَتہِ اٮ۪ویلیبٕل تمہِ علاوٕ اگر أسۍ وٕچھو کٔشیٖر پٮ۪ٹھ یِم کٔشیٖر ہٕنٛز ہِسٹری یُس چھُ یہِ تہِ چھِ اَکھ بٔڑ بار واسٹ اَکھ ہِسٹِرٛی اَکھ یہِ یِم یَتھ کِس بارَس منٛز یَتھ پٮ۪ٹھ واریاہ زیادٕ کِتاب چھِ آمژٕ لیکھنہٕ تہٕ تٔمۍ کِتاب سارے چھِ تَتہِ اٮ۪ویلیبٕل تہٕ تِم ہٮ۪کَن تورٕ گٔژھِتھ تٔمۍ کِتابَن ہُنٛد مُطالعہ ہٮ۪کَن کٔرِتھ یِتھَے پٲٹھۍ کانٛہہ اگر ییٚژھِ اِسلٲمی تٲلیٖم حٲصِل کَرُن تہٕ تِم اِسلٲمی کِتاب تہِ حظ چھِ تَتہِ دٔستِیاب سُہ حظ ہیٚکہِ تورٕ گٔژھِتھ تَتہِ ہیٚکہِ سُہ پرٛٮ۪تھ کُنہِ کِتابہِ ہُنٛد مُطالعہ کٔرِتھ یِتھ کٔنۍ اگر تٔمِس کانٛہہ اِسلٲمی کِتاب حدیٖث کِتاب آسہِ پَرٕنۍ فِکاہ آسہِ پَرٕنۍ تٔمِس آسہِ تَفسیٖر پَرُن سُہ ہیٚکہِ تَتہِ تِمو مُطالعہ تہِ کٔرِتھ امہِ علاوٕ تہِ چھِ واریاہ کِتابہٕ کَلچرَل اِمپاٹَنٕس چھِ ہِسٹِرٛی چھِ میتھَمیٹِکس کِس بارَس منٛز چھُ ساینسی دور دُنیاہَس منٛز اَز کیٛاہ چھِ گژھان کٕم کٕم اِنویشَن چھِ یِوان کَرنہٕ کٕم کٕم رِسٔرٕچ چھِ یِوان کَرنہٕ تِم سورُے تَتہِ ایویلیبٕل تَتہِ چھِ دٔستیاب تَمہِ علاوٕ چھِ اَسہِ کۄپوٲرِس منٛز بیاکھ اکھ لایبرٔری اکھ تَتہِ چھُنہٕ کِتاب موٗجوٗد کیٚنٛہہ مَگر تَتہِ چھُ ایٚکامڈیشن جاے چھِ یِوان دِنہٕ کہِ کانٛہہ تہِ یُس یَژھان آسہِ خٲیِش منٛد آسہِ سُہ ہیٚکہِ کِتاب نِتھ پَتہٕ ہیٚکہِ گٔژھِتھ تور پَتہٕ ہیٚکہِ تَتہِ بِہِتھ تہٕ تَتہِ ہیٚکہِ کِتاب پٔرِتھ تہٕ علم حٲصِل کٔرِتھ کیٛازِکہِ اَسہِ چھُ پَتہ گَرو منٛز چھُ ڈِسٹربَنٕس آسان بَدَل چیٖز چھِ آسان تَتہِ آسان نہٕ أمۍ چیٖز کِہیٖنۍ تَتہِ ہیٚکہِ سُہ شانتی سان بِہِتھ تہٕ پَنٕنۍ کٲم کٔرِتھ پَنُن سَبَق پٔرِتھ مگر یُس اَسہِ اَصٕل لایبرٔری چھُ یُس ڈی سی ایس کُپوارَس نِش چھُ تَتھ منٛز چھِ واریاہ زیادٕ کِتاب واریاہ کِتاب یُس تہِ یہِ یَس پَرُن تٔمِس آسہِ تٲلیٖم حٲصِل کَرٕنۍ تٔمِس آسہِ پَرُن اِنفارمیشَن آسہِ حٲصِل کَرٕنۍ سُہ ہیٚکہِ تِم کِتاب تَتہِ استعمال کٔرِتھ تہٕ سُہ ہیٚکہِ آرام سان تَتہِ بِہتھ تہٕ تَتہِ ہیٚکہِ مُطالعہ کٔرِتھ تہٕ لایبرٔری گژھِ ضٔروٗری تہِ آسٕنۍ پرٛٮ۪تھ ڈِسٹرکَس منٛز پرٛٮ۪تھ جایہِ کیٛازِکہِ واریاہ چھِ تِم لٔڑکہٕ آسان تِم سٹوڈَنٛٹ آسان تِم لُکھ آسان یِم نہٕ پانہٕ چھِ ہٮ۪کان ایفٲٹ کٔرِتھ کینٛہہ کہِ اَسہِ گَژھِ أسۍ اَنو کِتاب مگر تِمَن چھُ پَرنُک واریاہ زیادٕ شوق آسان اِس لیے اگر یِتھ کَن پَبلِک خٲطرٕ لایبرٔری آسہِ گورمینٹ تھایہِ لایبرٔری بَنٲیِتھ تہٕ تِم ہٮ۪کَن تور گٔژھِتھ تِمَن اگر نہٕ پونٛسہٕ آسَن تہِ اگر نہٕ تِم ہٮ۪تھ ہٮ۪کَن بازَر کینٛہہ مگر تَتہِ ہٮ۪کَن مُطالعہ کٔرِتھ اِس لیے سٲنِس مُلکَس واتہِ واتہِ واریاہ فٲیدٕ کیازِ سٲنۍ یَنٛگ نَسَل یُس چھُ یِمَن آسہِ زیادٕ کھۄتہٕ زیادٕ تٲلیٖم تہٕ یِم بَنَن اِنڈِپٮ۪نٛڈَنٛٹ تہٕ یہِ گَژھِ اُہُنٛد کیریَر تہِ بَنہِ اَصٕل